گَرِ چھا سٲری ٹھیٖک آ ؤنِو

آ آ بہٕ چھُس یہِ کیٛاہ وُنکٮ۪س دوٗر دوٗر چھُس بہٕ وُنکٮ۪سہٕ بہٕ واتہٕ یہِ کیٛاہ مےٚ لَگَن زٕ ترٛےٚ گنٛٹہٕ لَگَن مےٚ پَگاہ صُبحٲے ہیٚکہٕ بہٕ لَگ بگ ساڑِ ترٛےٚ بَجہ یِتھ آ کیٛاہ مطلب تۄہہِ آسٮوٕ گَژھُن یوٚہے مُغل گارڑن آسٮ۪و گَژھُن مُغل گارڑن تہِ آ

آ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ آ کیٚنٛہہ چھُنہٕ چلو پَگَاہ واتو بہٕ اَدٕ سا کیٚنٛہہ چھُنہٕ مَطلَب آ تۄہہِ ریٹ چھِ گَژھان لَگ بگ وۅنۍ تۅہہِ ییٚتہِ پٮ۪ٹھ چھُو گَژھُن مَطلَب یور مُغل یور مُغَل گارڑن تتھ چھِ لَگان لَگ بگ لگ بگ پانٛژھ شےٚ ہتھ رۄپیہِ چھِ لَگان اَسہِ چھُو تَپٲری پَتہٕ بیٚیہِ بیٚیِس جایہِ گَژھُن أکِس دۅہَس تھٲوِو تُہۍ لَگ بگ زٕ ترٛےٚ ساس رۄپیہِ گژھان چھِنا تتہِ چھُنا سۅ وٲنِج رشید یوٗسُف ہا تیٚلہِ کوٗتاہ تھٲوِو تُہۍ تُہۍ کوٗتاہ چھِو وَنان بہٕ چھُس ہٮ۪وان أکِس بہٕ چھُس ہٮ۪وان لگ بگ مےٚ ٲسۍ اوترٕ تہِ آمٕتۍ ٹوٗرِسٹہٕ ییٚتہِ پٮ۪ٹھ نٮ۪برٕ پٮ۪ٹھ مےٚ اوس تِمَن ہیٚتۍ مےٚ لَگ بگ تِم تِم ٲسۍ وَنان تِمَن ہیٚتۍ مےٚ لَگ بگ تِمَن ٲسۍ ٲٹھ ساس واتان تِمن کوٚر مےٚ تِمن کوٚر مےٚ کم لگ بگ تھایے مےٚ تِمَن لَگ بگ پانٛژھ پانٛژھ ساس تام یا شےٚ ساس تام وۅنۍ چھو تُہۍ پَنٕنی تہٕ وۅنۍ چھِو تُہۍ پَنٕنے تہٕ چلو وُچھو دۄن دۄن دۄن ساسَن تام لگ بگ دۅہَے چھُو گَژھُن تۄہہِ ہا پَنٛداہ شتھ حظ ہے سُے گوٚو اَتھ گَژھِ نا ہورُن مَطلَب سُہ گَژھِ نا مےٚ نۅقصان اورٕ اگر دۄن ترٛٮ۪ن دۅہَن چھُ زیادٕ سے ہَفتہٕ وۅنۍ کیٛاہ چھِو وَنان تیٚلہِ تُہۍ پَنٛداہ شتھ رۄپیہِ پَنٛداہ شتھ رۄپیہِ دۅہَس اَدٕ سا کیٚنٛہہ چھُنہٕ ویسے چھُس بہٕ ہٮ۪وان أکِس دۅہَس لَگ بگ ٲٹھ شتھ رۄپیہِ وۅنۍ وُچھَو وَنان تُہۍ تہٕ وۅنۍ چھُو تۄہہِ ہَفتَس گَژھُن ٹوٗرَس پٮ۪ٹھ آ تتھ مَنٛز چھِ یِوان تتھ مَنٛز چھِ یِوان مُغَل آ مُغَل ٹوٗر تہِ چھُ یِوان مُغَل مُغَل باڑن مُغَل گارڑَن چھِ تہٕ آ مُغَل گارڑَن چھ ہا باقٕے آ پا پَگاہ چھُ ڈَن مَطلَب اگر بہٕ یورٕ یہِ اوسُس تہٕ پَنٛداہ شتھ رۄپیہِ سُے گوٚو کم یا تھٲوِو زٕ ساس رۄپیہِ آ چلو زٕ ساس رۄپیہِ یہِ کیٛاہ پانٛژ پانٛژ ہیٚتنہِ سۭتۍ کیٛاہ فَرَق پیٚیہِ پَگاہ واتہو بہٕ برابر تُہۍ روٗزۍ زیٚو أتۍتھٕسے مَطلَب بَہہِ بَجہِ آ سا سُلہِ پَہَم لَگ بگ سَتہِ بَجہِ حظ سَتہِ ٲٹھِ بَجہِ سَتہِ ٲٹھِ بَجہِ آ روٗزۍ زیٚو تُہۍ تیار تہٕ بہٕ واتہو بہٕ واتہو اوٚتتھٕے تہٕ پَتہٕ گَژھو ٹھیٖک چھا اَدٕ سا بِہِو چلو